بہٕ ٲسٕس أکِس ہوسٹَلَس منٛز روزان ییٚتہِ واریاہ یِمَن جایَن ہنٛز کورِ آسہٕ لداخ چہِ آسہٕ ٲں ییٚتہِ چہِ دہرادُن چہِ آسہٕ أسۍ آسہٕ تَتہِ رَلہٕ مِلہٕ روزان اَکھ أکِس نِش ٲسۍ أسۍ واریاہ یِم چیٖز ہیٚچھان أسۍ ٲسۍ تِم ٲں سٲنۍ ڈِش ییٚتِچ کَشمیٖرٕچ ڈِش ہیٚچھناوان تِم ٲسۍ اسہِ پننہِ ڈِشہِ ہیٚچھناوان تَتھ مَنٛز ہیٛوچھ مےٚ یِمَن کوریٚن نِش اَکھ یہِ چیٖز ٲں میٚکارونی یَتھ وَنان چھِ یُس واریاہ مطلب لٔذیٖذ چھِ بَنان سوے ڈِش چھیٚس بہٕ بَناوان سۄ چھِ مےٚ تِمَن نِش ہیٚچھمٕژ سۄ چھِ مےٚ تَگان تَمہِ وَرٲے تہِ چھِ باقٕے کیٚنٛہہ چیٖز جیسے کہِ یِم چھِ ٲں نَمکیٖن پارا چھِ یا یہِ مَٹری چھِ سَموس چھِ واریاہ ٲں یِم چیٖز چھِ یا ہُم چھِ یِم ٲں ٲلوَن ہنٛدۍ یِم چھِ یِوان بَناونہٕ تِم ٲں کَباب تِم تہِ چھِ مےٚ تَگان واریاہ چیٖز چھِ مےٚ تِم تَگان یِم چھِ مےٚ أڑۍ چھِ مےٚ ہیٚچھمِتۍ کیٚنٛہہ ہوسٹَلَس منٛز أڑۍ چھِ مےٚ ہیٚچھمِتۍ پانہٕ تہِ گھرِ